وعلیکُم اسلام اسلام علیکُم تُہۍ چھِو حظ یہِ جے کے بینک پیٚٹھ اَسہِ اوس یہِ لون ضروٗرت اَسہِ اوس یہِ سِٹیشن لون مےٚ حظ اوس پَںٕنۍ یہِ پَڑٲے کَنٹِنیو تھاوٕنۍ مےٚ اوس فاریٚن گژھُن تَمہِ خٲطرٕ اوس مےٚ تھوڑا یہِ لون ضروٗرت مےٚ حظ اوس یِہےَ آئی اے ایس خٲطرٕ پَرُن اِنکَم چھِ اسہِ مَنتھلی یِہےَ وُہ ساس تامَتھ ٹھیٖک اَتھ

اَتھ کوتاہ گژھِ اِنٹرٛسٹ اَتھ

ٹھیٖک چھُ تہٕ تیٚلہِ چلو تیٚلہِ ٹھیٖک حظ چھُ أسۍ کَر حظ یِمو تیٚلہِ اور اَسہِ چھُ مَگر واریاہ جلدی پہم گژھٕنۍ